أسۍ ہٮ۪کو واریاہ تِژھ کامہِ کٔرتھ تہِ تِتھۍ چیٖز کٔرتھ تِمو سۭتۍ أس بٮ۪مارٮ۪ن نِش تہٕ دوٗر روزو تہٕ بیٚیہِ روزو صحت تہٕ بیٚیہِ روزِ اسہِ صحت تہِ ٹھیٖک أسۍ کھٮ۪مو تیٖل کم یُس أسۍ سِنِس منٛز تیٖل چھ استعمال کران سُہ کھٮ۪مو أسۍ کم تمہِ سۭتۍ ہٮ۪کو أسۍ واریاہ بٮ۪مارٮ۪ن نِش دوٗر تہِ روٗزِتھ تہٕ صحت مند تہِ روٗزتھ أس کرو بویِل کٔرتھ ترٛیش یوٗز تِکیٛازِ کُنہِ ساتہِ چھِ آسان ترٛیش خراب گنٛدٕ چھُ آسان آب ییٚلہِ أس بایِل چھِ ترٛیش کران تہٕ ییٚلہِ أسۍ بویِل کٔرتھ ترٛیش چٮ۪مو تمہِ سۭتۍ یٮ۪کو أسۍ واریاہ بٮ۪مارٮ۪و نِش تہِ دوٗر روٗزِتھ تہٕ سون صحت تہِ ٹھیٖک روٗزِتھ بیٚیہِ تھاوو أسۍ پنُن گرٕ صاف أسۍ ترٛاوو نہٕ گرس منٛز ژھۄٹھ کینٛہہ أسۍ ترٛاوو نہٕ گرس منٛز گنٛدگی کینٛہہ بیٚیہِ یُس اسہِ اوٚنٛد پوٚک ماحول چھ تتھ منٛز ترٛاوو نہٕ گندگی کینٛہہ تِکیٛازِ ییٚلہِ أسۍ صاف تھاوو پنُن گرٕ پنُن ماحول تیٚمہِ سۭتۍ تہِ ہٮ۪کو اسۍ واریاہ بٮ۪مارٮ۪و نِش دوٗر زوٗزِتھ تہٕ بیٚیہِ سون صحت تہِ روزِ تیٚمہِ سۭتۍ ٹھیٖک بیٚیہِ کرو أسۍ پننٮ۪ن وارٮ۪ن منٛز یۄس سبٕزی چھِ سوے کرو أسۍ استعمال تیٚمہِ سۭتۍ چھِ أسۍ ٹھیٖک تہِ روزان تہٕ بیٚیہِ واریاہو بٮ۪مارٮ۪و نِش دوٗر روزان تِکیٛازِ سۄ چھِ تازٕ آسان بیٚیہِ آسو أسۍ دۄہٲے دۄہٲے سرٛان کران تہٕ بیٚیہِ صاف پلو لاگان تمہِ سۭتۍ تہِ چھِ أسۍ ہٮ۪لدی روزان تہٕ واریاہ بٮ۪مارٮ۪و نِش دوٗر روزان بیٚیہِ آسو أسۍ صُبحٲے صُبحٲےکینٛژن منٹن واک کران تمہِ سۭتۍ چھُ سون جسٕم واریاہو بٮ۪مارٮ۪و نِش دوٗر روزان تہٕ أسۍ چھِ صحت مند روزان بیٚیہِ آسو أسۍ فروٗٹ استعمال کران مٮ۪وٕ آسو أسۍ زیادٕ کھٮ۪وان ترٛیش آسو چٮ۪وان ترٛیش آسو اصل مٮ۪قدارس منٛز چٮ۪وان تمہِ سۭتۍ تہِ چھُ سون جسٕم واریاہو بٮ۪مارٮ۪و نِش دوٗر روزان تہٕ أسۍ چھِ تیٚمہِ سۭتۍ ٹھیٖک روزان اسہِ نِش چھِ واریاہ کینٛہہ لوکل وتہٕ ییٚمہِ سۭتۍ أسۍ ہٮ۪لدی چھِ روزان وۄنہِ آے گامس منٛز تہِ واریاہ گراوُنٛڈ بناونہٕ واریاہ پارکہٕ بناونہٕ تہٕ ٹونن منٛز تہِ چھِ واریاہ پارک واریاہ گراوُنٛڈ بنٲیِتھ اتھ منٛز چھِ أسۍ صُبحٲے صُبحٲے واک تہِ کران صُبحٲے صُبحٲے پکان تہٕ تمہِ صُبحٲے صُبحٲے پکنہٕ سۭتۍ چھُ سون جسٕم صحت مند روزان بیٚیہِ چھِ اسہِ اگر نہٕ اسہِ نِش ترٛیش آسہِ ایویلیبل اسہِ چھِ گامن منٛز واریاہ ناگ یُس زٔمیٖن تل آب چھُ پانے کھسان سُہ چھُ کُنہِ تھزرس آسان تہٕ سُے آب کرو أسۍ یوٗز اگر نہٕ اسہِ نِش صاف آب ایویلیبل آسہِ یہِ چھُ اکھ لوکل وتھ تِکیٛازِ ناگن ہُنٛد آب چھُ آسان صاف تہٕ پِیوٗر تمہِ سۭتۍ چھِ أسۍ سون صحت ٹھیٖک روزان بیٚیہِ کرو أسۍ پننٮ۪ن وارٮ۪ن ہُنٛد سِیُن یوٗز بیٚیہِ کرو أسۍ یِم اسہِ زٔمیٖن چھِ آسان تتھ منٛز وۄپداوو أسۍ یِم مٮ۪وٕ وۄپداوو تِم مٮ۪وٕ کرو یوٗز تازٕ تازٕ سبٕزی تہٕ تازٕ تازٕ مٮ۪وٕ کرو أسۍ یوٗز تمہِ سۭتۍ چھِ أسۍ ٹھیٖک روزان تہٕ بیٚیہِ تھاو یۄس أسۍ گرن منٛز ژھۄٹ چھ نیران پتہٕ چھِ سۄ زالان تتھ چھِ دٕہ وتھان تمہِ سۭتۍ چھِ بٮ۪مار گژھان أسۍ کرو نہٕ تہِ کینٛہہ بلکہِ أسۍ تھاوو کُنہِ زٔمیٖن جایہِ کرو أسۍ خاص مخصوٗص کنٛز زٔمیٖن رس تتھ منٛز ترٛاوو سُہ ژھۄٹ کرو کُنہِ کھۄڈس کھۄڈ بناوو تٔتھۍ منٛز ترٛاوو سُہ ژھۄٹ وتن پٮ۪ٹھ ترٛاوو نہٕ زالو نہٕ کینٛہہ تہٕ تمہِ سۭتۍ تہِ روزِ سون صحت ٹھیٖک